سٲنِس مُلکَس منٛز سٲنِس سانہِ مُلکٕچَن مُختَلِف سِٹِیٹَن منٛز مُختلِف یوٗ یوٗنِیَن ٹرِٛٹرِیٖزَن منٛز مُختلِف جایَن منٛز چھُ ہاسپِٹَل تہٕ میڈِکَل سٔروِسٕز مُختَلِف طرِیٖقو ایولیبٕل یِتھٕ کٔنۍ زَن أسۍ وُچھُو یِم زَن سِٹیٹٕس یوٗنِیَن ٹرِٛٹٕریٖز ٹٕرِفریٖز پیٚٹھ چِھ تِمَن جایَن چِھ نہٕ تِتھ کٕنۍ میَسر میڈِکَل سٔروِسٕز میڈِکَل فیسلٹیٖز ہاسپِٹَل یِتھٕ کٔنۍ زَن باقِیَن تِمَن سِٹیٹَن یوٗنِیَن ٹرِٛٹٕریٖزَن منٛز چِھ یِم زَن ڈیولیپٕڈ چھِ یِم زَن سیٚنٛٹرَس چھِ روزان یِم زَن منٛزباگ چِھ سٲنِس مُلکَس یا یِتھٕے کٔنی وُچھُو سِٹِیٹ لیٚولہِ پیٚٹھ سٲنی یہِ أکِس سِٹِیٖٹَس منٛز لَیہِ مُختلِف ڈِسٹِکَن منٛز یہِ چِھ مُختَلِف طرِیٖقو یِتھٕے کٔنی ایولِیبٕل یِتھٕ کٔنۍ یِمہِ سٟتۍ زَن سُہ اَکھ اَن اِیٖکوَل گیٚپ بَڈیِیہِ یُس زَن ہِنٛدوستانٕچ حکُومَت چھِ سرکار چِھ یِمَن پَزِ فِیٛوٗ ڈیولیپمیٚنٛٹ کرنٕچ نیٛوٗ میٚڈکَل سٔروِسٕز ایولیبٕل تھاونٕچ کوٗشِش کرٕنۍ ہَر کُنہِ جایہِ گژھن میڈِکَل سٔروِسٕز ایولیبٕل آسٕنۍ کیٛازِ کہِ سٲرِی زَن یِم لُکھ روزَن وٲلۍ چھِ سٲنِس مُلکَس منٛز سٲرِی چھِ باشنٛدٕ ییٚمہِ سانہِ مُلکٕکۍ سارِنٕے گَژِھِ ہِوُے سُہ سوٚلوٗک سارِنٕے سٟتیٚن گَژِھِ یُن کَرنہٕ پَرِٛتھ کُنہِ علاقس سٍتۍ گَژھِ ہِوُے سلوٗک یُن کَرنہٕ پَزَن أمِس سارِنٕے علاقَن منٛز پَزِ اِیٖکوٕلِی ہِیٖڈ پٲٹھۍ پَزِ یِمِن میٚڈِکَل سٔروِسٕز ایوِلیبٕل تھاوٕنۍ ہاسپٕٹلٕز کنٛسٹرٛکٹ کرٕنۍ تاکہِ لُکَن ہٕنٛزِ زِنٛدگی منٛز یِیہِ آسٲیِش نہَ کہِ أکِس علاقہٕ کیٚن لُکَن منٛز اَکہِ سِٹیٹہٕ کیٚن لُکَن منٛز یِیہِ آسٲیِش بٔلکہِ ہَر کُنہِ علاقہٕ کیٚن ہر کُنہِ سٹیٹ کیٚن لُکَن منٛزَن یِیہِ سار آسٲنی کیٛازِ کہِ سٲرِی چھِ سارِنِٕے چھِ اِیٖکوَلٕی سارِنٕے چھِ ہِوُے پٲٹھۍ یہِ حَق کووِڈ نایِن ٹیٖنَس منٛز أسۍ وُچھُو یِم زَن کیٚنٛہہ مطلَب کووِِڈ نایِن ٹیٖنَس منٛز یُس زَن پیٚنٛڈَمِک اوس یُس زَن ہِندُۄستانسٕے منٛز یوٚت اوس نہٕ کیٚنٛہہ بٔلکہِ پوٗرٕ دُنیاہَس منٛز اوس لُکَن سٟتۍ آیہِ مُختلِف طریٖقو پیش یُن مطلَب کہِ لُکَن پیٚیہِ واریاہ مُشکِلاتَن ہُنٛد سامنہٕ کرُن واریاہ لُکھ موٗدۍ تہِ کووِڈ پیٚنڈیمِک سٟتیٚن یِیٚلہِ زَن سٲنِس علاقَس منٛز یِمَن پزَن سٲنِس علاقَس منٛز چھُ واریاہ ڈِسٹِک ہاسپِٹَل ورٲے کیٚنٛہہ تِم لۅکٕٹۍ لۅکٹۍ ہاسپٕٹل بنے مٕتۍ یِمو مگر ہَر کُنہِ جایہِ چھَنہٕ تِژھ فیسلٹِی بیٚڈٕس ٲسۍ نہٕ ایولِیبٕل کِہیٖنٛۍ سِٹاف اوس نہٕ ایولِیبٕل کِہیٖنٛۍ یا کیٚنٛہہ تہِ میٚڈِکَل سٔروِسٕز ٲس نہٕ ایولیبٕل کِہیٖنٛۍ یِمہِ سٟتیٚن زَن لُکَن ہٕنٛدیٚن مُشکلاتَن منٛز ہُرِیٚر اوس یِوان تہٕ یِمَن پزِ روزُن گُورمیٚنٛٹ سرکارَس پزِ گۄڈے روزُن تیار یِمو پیٚنٛڈ پیٚنٛڈَیمِک کیٛو موٗجوٗب یِمَن پزِ گۄڈنیٚتھٕے کوٗشِش کرٕنۍ یِمَن حض ہاسپِٹلن منٛز سِٹاپ بڈاونٕچ یِم بِیٚڈ وِیٚڈ ایولیبٕل تھاونٕچ میٚڈِکَل سٔروِسٕز ایولیبٕل تھاونٕچ تاکہِ لُکَن ہٕنٛدین مُشکلاتَن منٛز گژھِ نہٕ ہُرِیر